ہیلو وعلیکم السلام کیٛاہ حظ دٔلیٖل اہن حظ آ آ تۄہہِ کیٛاہ دٔلیٖل چھو أسۍ حظ چھِ آ وٕنۍکٮ۪س ییٚتی تہٕ تۄہہِ کیٛاہ دٔلیٖل چھو تۄہہِ کیٛاہ تۄہہِ کیٛاہ پرٛابلم چھو ؤنِو حظ تُہۍ تہٕ أسۍ چھِ ییٚتی

اچھا اچھا ٹھیٖک تۄہہِ ما اوسوُ بیٚیہِ اَمہِ برونٛہہ کِنہِ یہِ چھُو آز فٕسٹ ٹایِم تۄہہِ فٕسٹ ٹایِم تہٕ یہِ چھا اَتھ زیٛاد دَگ چھو پین کِنہٕ کَمٕے چھو کینٛہہ تۄہہِ کھیوٚوُ میٚڈِسَن لوکَل لوکَل لٮ۪ولہِ پٮ۪ٹھ کھیوٚوُ تۄہہِ کینٛہہ کِنہٕ نہ تۄہہِ ٲسوٕ کَرٕنۍ کٲم تۄہہِ چھُو اٮ۪پویِنٛٹمٮ۪نٛٹ رَٹُن سٲنِس کِلنِکَس پٮ۪ٹھ تۄہہِ چھُو ٹایِم کِنہٕ نہ أسۍ حظ چھِ بیٚہوان مَنڈے دۄہ چھِ أسۍ دَہ بَجے بیٚہوان ٹوٗزڈے چھِ أسۍ تھاوان مَطلب تُہۍ مٲنۍتو أسۍ چھِ بیٚہوان مَنڈے ٹُہ فرٛایڈے چھِ أسۍ بیٚہوان تہٕ أسۍ چھِ سٮ۪ٹَڈے تہٕ سَنڈے آسان آف تُہۍ کَر ہیٚکِو یِتھ یور کَمہِ دۄہ ہیٚکِو تُہۍ یور ٹوٗزڈے ہیٚکِوٕ یِتھ آ بیٚیہِ حظ چھُو اَسہِ تھوڑا بیٚیہِ چھُ اَسہِ تھوڑا ییٚتہِ پرٛوسیٖجَر اَکھ ییٚمیُک اَسہِ چھِ پٮ۪وان تۄہہِ کَرٕنۍ کٲم پیمٮ۪نٛٹ چھو پٮ۪وان تۄہہِ کَرٕنۍ گۄڈنٮ۪تھٕے حظ چھِ یَتھ پٮ۪وان کَرٕنۍ پیمٮ۪نٛٹ تہٕ فیٖسُک سِٹرٛکچَر ہٮ۪کو تۄہہِ بہٕ ؤنِتھ اگر تۄہہِ تۄہہِ چھُو ییٚتہِ فیٖس اَسہِ چھِ ییٚتہِ تھوڑا یہِ حظ چھِ ہاے لٮ۪ولہِ ییٚتہِ چھِ فیٖس تھوڑا زیادَے پَہمَتھ تہٕ تُہۍ ہیٚکوُ اٮ۪فٲڈ کٔرِتھ کِنہٕ نہ پتہٕ گَژھِ نہٕ اَسہِ اَسہِ چھُ یہِ فار اٮ۪کزامپٕل تۄہہِ چھُو تیٚلہِ گۄڈنٮ۪تھٕے پیمٮ۪نٛٹ حظ کَرٕنۍ ییٚمہِ خٲطرٕ اٮ۪پویِنٛٹمٮ۪نٛٹ خٲطرٕ اَدٕ چھِ ہٮ۪کان أسۍ علاج کٔرِتھ بیٚیہِ گَژھِوٕ تۄہہِ گۄڈنٮ۪تھٕے ناو واو سورُے تھاوُن گۄڈنٮ۪تھٕے یہِ نوٹ ڈاوُن کٔرِتھ تہٕ اَدٕ ہٮ۪کو أسۍ

اچھا آ آنلایِن تہِ چھُ اَسہِ ییٚتہِ گَژھان آنلایِن پیمٮ۪نٛٹ اَسہِ چھِ سورُے سُوِدھا تُہۍ کٔرِو آنلایِن چھِ أسۍ زیادَے یہِ کَران تہٕ اچھا یہِ ؤنۍتو مےٚ تُہۍ بیٚیہِ یہِ اَکھ چیٖز بیٚیہِ ما چھُو تۄہہِ کُنہِ جایہِ کینٛہہ باسان کِنہٕ تۄہہِ چھُو دَنٛدسٕے یوت باسان بیٚیہِ ما چھُو تۄہہِ باسان کینٛہہ پرٛابلم بِلکُل بِلکُل آ بلکل أسۍ چھِ ییٚتہِ سُہ تہِ چھِ وٕچھان أسۍ سوٗ مطلب سُوِدھا تہِ چھِ اَسہِ ییٚتہِ چَلان اگر اَسہِ باسہِ نہ مَطلب یِژھ کنٛڈِشَن چھِ تہٕ أسۍ چھِ تیٚلہِ کَران سُہ ہن تہِ ٹھیٖک

چلو وَل چلو وَل ٹھیٖک چھِ چلو ؤلِو ٹھیٖک چھِ أسۍ وٕچھو وۄنۍ کیٛاہ آسہِ تہٕ تَمے حِساب ہاں چلو ادسا چلو چلو